اگر أسۍ بارہمولہ ضلعہٕچ کَتھ کَرو تہٕ بارہ ضِلعہ بارہمولہ ضلعس منٛز چھِ وارِیاہ زیادٕ لوکل سپوٹٕس تہٕ رٮ۪کریشنل اٮ۪کٹِوِٹیٖز یِوان گِنٛدنہٕ یِتھ کَنۍ أسۍ وٕچھو زِ ییٚتہِ چھِ کِرکَٹ بَڑٕ مشہوٗر تہٕ بیٚیہِ چھِ ییٚتہِ وارِیاہ زیادٕ یِمہٕ گے گیمہٕ یِوان گِنٛدنہٕ تہٕ مےٚ چھِ باسان اگر أسۍ کانٛہہ تہِ گیم چاہے سُہ کِرکَٹ ٲسۍ تن چاہے سُہ بیڈمِنٹَن ٲسِن سُہ چھِ أکِس اِنسانَس منٛز سُہ ٹایمٕچ وَقتٕچ اَکھ پابندی سَمجاوان کاڈِنٮ۪شَن چھِ آسان تہٕ وارِیاہ چیٖز چھِ اِنسان ہیٚچھان تہٕ گرُپ گول چھِ ہیٚچھان گرُپ ڈِسکشَن چھِ اَتھ منٛز ہیٚچھان تہٕ بیٚیہِ چھِ اَتھ منٛز ڈِسک یہِ ڈِسٹِنک سٮ۪نٕس آف کَمنِٹی تہِ ڈٮ۪ولَپ گژھان یِتھ کَنَتھ زِ أسۍ وٕچھان چھِ ییٚتہِ چھِ سٕنو بوڈِنٛگ کیٛاز کہِ کٔشیٖر منٛز چھِ وارِیاہ زیادٕ شیٖن پٮ۪وان تہٕ شیٖن گیم چھِ ییٚتہِ وارِیاہ زیادٕ یِوان گِنٛدنہٕ تہٕ سٕکایِنٛگ تہِ چھِ ییٚتہِ یِوان کَرنہٕ تہٕ فُٹ بال تہِ چھِ ییٚتہِ سَکھ مشہوٗر